وعلیکُم سلام اسلام علیکُم آ ٹھیٖک حظ تُہۍ چھِو سٲلِم ٹھیٖک حظ اہن حظ مےٚ حظ اوس شوٗز نِیُن

ٲٹھ سایِز حظ سکوٗل بوٗٹھ اہن حظ آ

نہ حظ نہ یہِ چھُ تھوڑا زِیوٗٹھ حظ اہن حظ آ بَدل ہٲیِو اہن حظ آ بَدلٕے حظ دِیِو حظ تُہۍ اہن حظ نہ یہِ چھُ تھوڑا کھُلہٕ گَژھان بَدل کانٛہہ ہٲیِو نوٚو نوٚو ڈِزایٕن ہٲیِو یہِ چھُ واریاہ پرون ڈِزایِن اہن حظ آ اَصٕل ڈِزایِن دِیِو حظ مَطلَب مےٚ اوس ییٚتٮ۪ن ژینِش یُس بوٗٹ حظ سُہ حظ تَتھ حظ درٛاوُے نہٕ یوٗتاہ ٹایِم واریاہ ٹایِم حظ درٛایوو نہ حظ وٕ دِیِو حظ تُہۍ اَصٕل بوٗٹ حظ مَطلَب اَصٕل نَیہِ ڈِزایِنُک یَتھ حظ چھُ وٕشنیر اہن حظ یہِ حظ چھُ اَصٕل یہِ تہِ حظ چھُ اَصٕل أنِو حظ دِیِو حظ پانٛژَن ہَتَن تانۍ پاژَن ہَتَن دِیِو پانٛژھ پانٛژَن ہَتھ حظ دِمہٕ بہٕ نہ حظ بہٕ حظ دِمہٕ پانٛژھ اہن حظ بہٕ حَظ رَٹہٕ یِہوے بوٗٹ بہٕ حظ دِمو پانٛژھ ہَتھ حظ دِمو

کِہیٖنۍ حظ چھُنہٕ پَرواے بہٕ حظ دِمو پانٛژھ ہَتھ حظ دِمو بہٕ بہٕ حظ چھس ژے نِش اَنان اَد کہِ حظ بہٕ حظ دِمو تُل اَدکہِ حظ دِیِو حظ دِیِو حظ تُہۍ اَد کیاہ بِہِو حظ